یِم پرٛٲنٛۍ موبایل فون ٲسۍ تِمَن تہٕ أزۍکیٚن نَیَن موبایل فونَن چھِ واریاہ زیادٕ فَرَق یِم پرٛٲنٛۍ موبایل فون ٲسۍ تِم ٲسۍ آسان کی پیڈ فون تِمَن ٲسۍ آسن بَٹَن بَٹَن دار فون ٲسۍ تِم تہٕ أزِکۍ یِم فون چھِ یِمَن چھِنہٕ بَٹَن آسان کینٛہہ یِم چھِ ٹَچ سِکریٖن آسان یِمَن چھُ ٹَچ کَران ڈِسپلے یَس پیٚٹھ تہٕ سارِوٕے مَنٛز اَہَم فَرَق اِگَر أسۍ وُچھو سۄ آیہِ یِمَن نیٚبرِمِس یُس آوُٹ لُک چھُ اتھ مَنٛز تہِ آیہِ واریاہ چینٛج تہٕ فنٛکشَنَن مَنٛز تہِ آیہِ واریاہ چینٛج گۄڈنیٚتھ ٲسۍ آسان فون تِمَن ٲسۍ بیٹری آسان اَگَر أسۍ مَطلَب نیٚبرِمیٚن پاٹَن ہٕنٛز کَتھ کَرو تہٕ تِمَن ٲسۍ آسان بیٹری سۄ ٲسۍ سیٚود رِموٗویبل آسان رِموٗ ٲسۍ کَران بیٹری نیٚبَر کَڈن چارٕج ٲسۍ سۄ گَژھان بَدَل کُنہِ مَنٛز تہِ یِم أزِکۍ فون چھِ آسان یِمَن منٛز چھِ آسان فِکسٕڈ بیٹری یِمَن چھَنہٕ سۄ بیٹری یِتھٕ پٲٹھۍ آسان کیٚنٛہہ دوٚیِم کَتھ یِم پرٛٲنٛۍ فون ٲسۍ آسان گۄڈنیٚتھ اَز برٛونٛٹھ دٔہ ؤری ٲٹھ ؤری شےٚ ؤری تِم فون ٲسۍ تِمَن ٲس آسان سِٹوریج واریاہ کَم تِمَن مَنٛز اوس نہٕ کِہیٖنٛۍ واتان تیٖژاہ ڈاٹا طڈاتاظ اوس نہٕ زیادٕ واتان تِمَن مَنٛز کِہیٖٛۍ تہٕ تَتھ بَرعکس یِم أزِکۍ نٔے فون چھِ یِمَن مَنٛز چھُ ڈاٹا واریاہ زیادٕ واتان یِمَن چھِ سِٹوریج واریاہ زیادٕ آسان ہۅتہِ ٲسۍ آسان خٲلی تِمَن مَنٛز ٲسۍ ہیٚکَن تھٲوِتھ کَنٹیٚکٹہٕ لِسٹہٕ اوس آسان کیٚنٛہہ سِم مَنٛز بیٚیہِ ٲسۍ کیٚنٛہہ کَنٹیٚکٹ روزان فونَس مَنٛز تہٕ بیٚیہِ اوس چَلان یِہَے ایٚف ایٚم ویٚف ایٚم بَس یِتُے اوس آسان یِتُے اوس آسان پرٛانیٚن فونَن یی کیمرا سِسٹَم اوس نہٕ کِہیٖنٛۍ اِنٹَرنیٚٹُک اوس نہٕ زیادٕ حِساب کِتاب کِہیٖنٛۍ پرٛانیٚن فونَن اوس یِہےَ کیمرا آسان واریاہ لۅکٕٹۍ گۄڈٕ ٲسۍ نہٕ آسنٕے گۄڈنیٚتھ گۄڈنیٚتھ ٲسۍ نہٕ اتھ وۅنۍ پَتاہ کیمرا دار فون تہٕ اوس یِمَن فوٹوٗ ووٹوٗ وۄتھان تہٕ بیک کیمرا اوس آسان تہٕ فرٛنٛٹ کیمرا اوس نہٕ آسان کِہیٖنٛۍ یِم أزِکۍ فون چھِ یِمَن چھِ فرٛنٛٹ کیمرا تہِ بیک کیمرا تہٕ یِمَن چھِ ژور ژور کیمرا آسان نَیہِ ایٚپلِکیشنہٕ چھِ آسان یِمو سۭتۍ فوٹوٗ گرٛافی چھِ کَران یِمو سۭتۍ ایٚڈِٹِنٛگ چھِ فوٹوٗوَن کَران یِم فیٖچَر ٲسۍ نہٕ پرٛانیٚن فونَن منٛز آسان کِہیٖنٛۍ یا پرٛانیٚن فونَن مَنٛز اوس نہٕ اِنٹَرنیٚٹُک زیادٕ ایٚکسیٚس آسان کِہیٖنٛۍ تہٕ تِمَن اوس آسان یہِ نیٚٹ ؤرک اوس نہٕ زیادٕ یہِ سِگنَل پرٛابلِم ٲس گَژھان زیادٕ پَتہٕ اوس پیٚوان تھَزرَس وُچھُن کُنہِ جایہِ ما یِیہِ ہے سِگنَلاہ وِگنَلاہ یہِ واے فایُک کَنیٚکشَن اوس نہٕ آسان برٛاڈ بینٛڈ یِم قٕصہِ ٲسۍ نہٕ آسنٕے تہٕ یِم أزِکۍ چھِ اَز چھ سماٹ فونٕے یوت چَلان زیادٕ وُِنکیٚن چھ آے فون تہِ چھِ آسان واریاہ مَگَر زیاد چھ چَلان یُہے سماٹ فونٕے تہٕ یِم کیٛاہ وَنان یتھ چھِ یِم نٔو فون چھِ آسان یِمَن چھِ واریاہ اصٕل اہم فیٖچرس آسان ہے وُنکیٚن اَگَر وُچھو أسۍ یوٗٹیٚوبُک فیٖچَر چھُ واریاہ زَبَردَس فیٖچَر یا نَیہِ ایٚپلِکیشنہٕ چھِ وَٹس ایٚپ چھُ فیس بُک چھُ ٹِوٕٹَر چھُ میٚسنجر ویٚسنجر چھِ یِم چیٖز ٲسۍ نہٕ آسان برٛونٛٹھ کِہیٖنٛۍ یِمَن فونَن مَنٛز کِہیٖنٛۍ یِم تِم فون چھِ تِمَن ٲس آسان یہِ اکھ چیٖز تِمَن مَنٛز اوس نہٕ زیادٕ یِم لوکیشَن قٕصہٕ ٲسۍ نہٕ گَژھان کِہیٖنٛۍ وُنکیٚن چھُ ٹرٛیس کَران لوکیشنہٕ یا باقٕے چیٖز چھِ آسان واے فایَن ہُنٛد کَنیٚکشَن چھُ آسان تہٕ یُس اَز سماٹ فونَس مَنٛز چھُ آسان یُس أزیُک فون چھُ سماٹ فون اَگَر سارِوٕے مَنٛز اِمپاٹَنٹ وُچھو وُنکیٚن چھُ پَرنَس خٲطرٕ یہِ یوٗز گَژھان تہٕ یوٗ ٹیٚوب چھِ ہیٚکان وُچھِتھ یا باقٕے یِم پَلیٹ فارَم چھِ ایٚجوکیشنہٕ خٲطرٕ اَن ایٚکیڈمی چھِ اِنڈیاہَس مَنٛز باے جوٗز چھُ فِزِکس والا چھُ واریاہ دُنیِہٕچ ایٚپلِکیشنہٕ چھِ یِم پَرنہٕ خٲطرٕ چھِ اِستعمال یِوان کَرنہٕ یا ویٖڈیو کانفرَنسِنٛگ ٹوٗلِز چھِ یِمَن مَنٛز وُنکیٚن اَگَر خَبَر کَتہِ آسہِ ونگ میٖٹِنٛگ گَرِ بِہِتھ چھِ أنٛدرٕکَنہِ اِنسان میٖٹِنٛگ کَران ایٚٚٹینڈ یا باقٕے فیٖچرس چھِ یِمَن آسان یِم نہٕ پرٛانیٚن فونَن ٲسۍ آسان کِہیٖنٛۍ تِمَن اوس آسان یِہےَ میٚموری کارڈا لاگُن تہٕ بیٚیہِ اوس تِمَن یِہےَ ایٚف ایٚم ویٚف ایٚم ریڈیو سٹیشناہ وِٹیشناہ تہٕ آواز ٲسۍ یِوان تُہۍ مٲنِو خٲلی أتھۍ فون کالہِ خٲطرٕ اوس لَگَان برٛونٛٹھِم فون یِم أزِکۍ فون چھِ آسان یِمَن چھِ دُنیِہٕچ فَنٛکشَن آسان مَطلَب اَگَر مُشکِلی سان برٛونٛٹھ کلکُلیٹَر ولکُلیٹَر آسہِ ہا وِنکیٚن چھِ لیپٹاپِچ کَمپیوٹرَن ہٕنٛز سٲرٕے کٲم چھِ وُنکیٚن فَنٛگ یتھ پیٹھ فونَن پیٚٹھ گَژھان اَگَر سماٹ فو اَگَر نہٕ آے فون آسہِ تِمَن چھِ زیادے پَہم اصٕل فَنٛکشَن آسان تِمَن چھُ پرٛیویسی ہٕنٛز چیٖز تہِ آسان تہٕ یا یِم نٔے فون چھِ آسان یِمَن مَنٛز چھِ یِم ٹایپِنٛگ ہٕنٛدۍ فیٖچٲرٕس پرٛتھ کانٛہہ چیٖز چھُ مَطلَب یوٗ ٹیوٗب آسہِ وِلاگ آسہِ بَناوُن بِلاگ آسان بیٚیہِ کیٚنٛہہ آسان تہٕ کیٚنٛہہ تہِ ہیٚکو أسۍ گَرِ یوٗٹیوٗبَر چھِ وُنکیٚن یوٗ ٹیوٗب بَناوان ٹِک ٹاکَر چھِ ٹِک ٹاک ویٖڈیوز بَناوان دُنیِہٕکۍ مَطلَب چیٖز چھِ وُنکیٚن یِمن یِمَن پیٚٹھ کَرنہٕ چھِ یِوان یا کوٚمنِکیشَن اَگَر أسۍ وُچھو خاص کَر چھُ کوٚمنِکیشنَس مَنٛز یہِ واریاہ زیاد أہم رول پلے کَران یِم یہِ موبایل فون وُنکیٚنِک گوٚو اتھ چھُ واریاہ زیاد وُنکیٚن فٲیدٕ وُنکیٚن کِس موبایل فونَس یِم نہٕ برٛونٛٹھ ٲسۍ آسان یِم فونَس یِم یِم چیٖز کِہیٖنٛۍ یِم فیٖچرس ٲسۍ نہٕ آسان بۅن برٛونٛٹھ کِہیٖنٛۍ نتہٕ یِم وُنکیٚن نٔوۍ فون چھِ أزِکۍ آسان یِمو سۭتۍ چھِ واریاہ زیادٕ آسٲنی وُنکیٚن أسۍ وُچھو جابس چھِ آسان مَطلَب جاب چھُ وُنکیٚن میلن گَرِ بِہِتھ چھ یَژھان کانٛہہ پوٚرمُت لیٛوٗکھمُت اَگر تھوڑا بہُتے آسہِ ہا ییٚمِس فون آسہِ تَگان چَلاوُن سُہ ہیٚکہِ گَرِ بِہِتھ جاب کٔرِتھ کانٛہہ بُزرگ چھ آسان مَطلَب تِم ہیٚکان گَرِ بِہِتھ بیٚمار چھِ آسان تِم چھِ ہیٚکان آڈَر کٔرِتھ بیٚمار چھِ ہیٚکان دَوا چھِ ہیٚکان آڈَر کٔرِتھ کیٚنٛہہ تہِ چیٖز چھِ ہیٚکان آڈَر کٔرِتھ یا باقٕے چیٖز چھِ آسان گَرٕ خٲطرٕ چھُ آسان کیٚنٛہہ اَنُن کِچَن سامان چھُ آسان اَنُن سَبزی آیس کریٖم کھیٚنہِ خٲطرٕ کیٚنٛہہ تہٕ دُنیِہکۍ تِم چیٖز تہِ چھِ اَیویلیبٕل اَگَر وُچھو کھیٚنہِ خٲطرٕ زومیٹووَس پیٚٹھ چھِ ہیٚکان کٔرِتھ اَگَر أسۍ وُچھو مَطلَب باقٕے چیٖز ایمازان چھُ وُنکیٚن فِلِپ کاٹ چھُ یا مِنترا چھُ یا باقٕے چیٖز چھِ یا لینٕس کاٹَس پیٚٹھ چھُ یِکہِ سپیکٕس آسہِ عٲنَکھ وٲنَکھ آسہِ لاگان سُہ ہیٚکو أنِتھ کانٛہہ تہِ چیٖز یُس أسۍ وُنکیٚن یَژھو کوٗشِش کَرِ اِنسان گَرِ بِہِتھ ہیٚکہِ سُہ أنِتھ یا باقٕے بِزنِس وُچھو أسۍ بِزنِس چھُ وُنکیٚن فونَن پیٚٹھ ہیٚکان کٔرِتھ یُس نہٕ پرٛانیٚن فونَن پیٚٹھ ٲسۍ نہٕ ہیٚکان کٔرِتھ کِہیٖنٛۍ اَگَر کانٛہہ زَنان موٚنٛڈ آسہِ بیٚکار پَتہٕ آسہِ نہٕ تٔمِس جاب واب تہِ کِہیٖنٛۍ سۄ ہیٚکہِ گَرِ بِہِتھ پَنٕنۍ ریٚسِپی اَگَر سۄ شیَر کَرِ سۄ ہیٚکہِ تَتھ پیٚٹھ پونٛسہِ زیٖنِتھ یا ایٚفِلیٹ مارکیٚٹِنٛگ چھِ وُنکیٚن گَژھان فونَن پیٚٹھ اَگَر گَرِ بِہِتھ آسہِ کانٛہہ پاٹ ٹایِم جاب چھُ میلن فرٛی لینٛسٕنٛگ پیٚٹھ چھُ فرٛی لینٛسَر ہیٚکان کٲم کٔرِتھ یا باقٕے کیٚنٛہہ ٹرٛانسلیشنِک جاب چھِ ٹرٛانسکرِٛپشَنِک جاب چھِ یِم چھِ سٲری وُنکیٚن کیٚن فونَن مَنٛز یِم اوپشَن آسان اَیویلیبٕل رۄپیہِ دَہ ہیٚکہِ اِنسان سٹوٗڈَنٛٹ ہیٚکہِ پٔرِتھ سَبَق بِزنِس مین ہیٚکہِ بِزنِس کٔرِتھ کانٛہہ بیٚمار ہیٚکہِ دَوا أنِتھ کانٛہہ تہِ کٲم یۅس أسۍ وُنکیٚن کیٚن موبایل فونَن ہیٚکو یا بَدَل کانٛہہ چیٖز وُنکیٚن آسان ٹِکٹ آسہِ بُک کَرٕنۍ بِجلی بِل آسہِ بَرٕنۍ رِچارج آسہِ کَرُن سورُے کیٚنٛہہ چھُ ہیٚکان وُنکیٚن فونَس پیٚٹھ کٔرِتھ مارکیٚٹَس مَنٛز گَژھنٕچ چھَ نہٕ ضروٗرَتھٕے پیٚوان یِنہٕ برٛونٛٹھ میٚن فونَن سۭتۍ ٲسۍ ہیٚکان کٔرِتھ کِہیٖنٛۍ وُنکیٚن کیٚو فونو سۭتۍ بَنے زِنٛدگی اِنسانَس آسان تہٕ واریاہ اصٕل یوٗز چھُ وُنکیٚن کیٚن فونَن یہِ نہٕ برٛوٗنٛٹھمیٚن فونَن ٲسۍ آسان کِہیٖنٛۍ